وعلیکُم السلام السلام علیکُم آ الحمدُ اللہ تُہۍ چھُو ٹھیٖک آ آ اہن حظ سر بِلکُل آ اِنشاء اللہ آ آ بَنہِ بَنہِ اِنشاء اللہ تَمہِ خٲطرٕ کٔرِو تُہۍ کٲم سر تُہۍ لیکھِو اٮ۪پلِکیشَن اَکھ پٮ۪ٹھ لیکھِو تُہۍ پتہٕ سَرس سُہ کَرِ تَتھ ساین اِنشاء اللہ بہٕ وَنہٕ تٔمِس پانَے یِتھ کٔنۍ چھِ گوٚمُت تہٕ تُہۍ کٔرۍزیو تَتھ منٛز مٮ۪نشن تۄہہِ کیٛاہ کیٛاہ کَپٲرۍ کَپٲرۍ کیٛاہ کیٛاہ نۄقصان گوٚو آ مطلب محلس منٛزمطلب کامران صٲب آ سُہ ؤنِو نَہ تُہۍ مطلب کَپٲرۍ کَپٲرۍ کیٛاہ نۄقصان گوٚو کِتھ کٔنۍ مطلب یا اِنسانس مَہ گوٚو کٲنٛسہِ نۄقصان تہٕ تُہۍ ؤنِو مےٚ تہٕ تَمی حِساب بہٕ پتہٕ تُہۍ لیکھِو اٮ۪پلِکیشن یا بہٕ لیکھہٕ پانَے ٹھیٖک پتہٕ کَرو أسۍ یہِ سَرس مطلب پاس تہٕ تَتہِ تِمَن وَنہٕ بہٕ یِمن یہِ مطلب آسہِ ضوٚرَتھ اہن حظ آ اۭں

اہن چَلو کیٚنٛہہ پَرواے چھُنہٕ اِنشاء اللہ مےٚ سۭتۍ کانٹیکٹ بہٕ وَنہٕ تُہۍ لیکھِو اٮ۪پلِکیشن بہٕ وَنہٕ اور طرفہٕ سانہِ طرفہٕ گَژھِ نہٕ کانٛہہ اِنشاء اللہ مطلب کمی روزنہِ تۄہہِ مدد کَرنس منٛز چَلو بیٚیہِ بیٚیہِ کیٚنٛہہ چَلو چَلو أسۍ کَرو پنٕنۍ کِنۍ اِنشاء اللہ وارٕ کارٕ پوٗرٕ کوٗشِش پوٗرٕ کوٗشِش تۄہہِ رِلیٖف نہٕ اَدٕ حظ اَدٕ حظ السَلام